ہاں بِالکُل مےٚ چُھ خۄش کران پنُن کَمرٕ ڈیٚکوریٹ کَرُن مےٚ چھِ واریاہ چیٖز بَنٲیمٕتۍ گرَس منٛز تِم چیٖز ٖیِم مےٚ سجاوٹہٕ خٲطرٕ لٲگمٕتۍ چھِ مےٚ چھِ پَنٕنِس کُٹھِس منٛز بَنٲیمٕتۍ تِمے چیٖز ڈیٚکوریشن خٲطرٕ یِم بہٕ اَلونٛد تراوان چھَس مےٚ چھِ تَتھ منٛز ہاٹ شیپٔڈ چیٖز بَنٲیمٕتۍ یا کیٚنٛہہ باقی سمایلی دار چھِ مےٚ بَنٲیمٕتۍ تِمن چھ مےٚ بیٖڈس لٲگمٕتۍ أنٛدۍ أنٛدۍ بٹرفلای چھِ مےٚ بَنامژٕ بیٚیہِ چھِ مےٚ پَنٕنۍ اکھ پینٹِنگ تہِ بَنٲومٕژ تَتھ منٛز یۄس مےٚ پَنٕنِس کَمرَس منٛز چھےٚ تھٲومٕژ سَجاؤنہٕ خٲطرٕ مےٚ چُھ پَنُن کُٹھ واریاہ زیادٕ سَجٲوِتھ تھومُت تِکیٚازِ اَگر أسۍ کانٛہہ چھ یِوان تِمن چھُ میون کُٹھ واریاہ زیادٕ خۄش کران تَتی بِہُن تَتہِ چھِ مےٚ واریاہ زیادٕ اَصٕل اَصٕل چیٖز تھٲیمٕتۍ